سانہِ کٔشیٖر منٛز چھُ سٲنِس سایڈس زیادٕ تر ژوٗنٛٹھۍ کار بونٛٹھ رُجانس پؠٹھ ییٚتہِ ہسا چھُ پیٚوان گۄڈٕنیٚتھ یُتھٕے سونٛتھ آو سونتس منٛز چھِ یِمن کُلؠن پھٕلے نیران پھٕلے درنہٕ موٗجوٗب چھُ پیٚوان اسہِ یا پالنیشن کرٕنۍ بدل کُلؠن ہٕنٛز چاہے گولڈن چھُ مالِس چھُ یا مہرٲجی چھُ تَمہِ پَتہٕ چھِ اگر نہٕ تِمو کٲم کَرٕ اگر رینی سیٖزن روٗد تیٚلہِ چھُ پیٚوان کرٕنۍ کٲم یِمَن چھُ پیٚوان دوا چھکُن چاہے پرو جب چھُ وِل جب چھُ یا پوشک دوا چھُ ییٚلہِ ہسا یہِ ژوٗنٛٹھ دران چھُ اَتھ چھِ پیٚوان مُختٔلِف سٹیجَن پؠٹھ مُختٔلِف مرحلَن پؠٹھ دوا دوا وِزِ وِز دِیُن تمہِ سۭتۍ چھُ یہِ سکیب نِش بَچان اگر ہسا روٗد پیٚو بہتر چھُ گژھان دوا دیُن رُدٕ بونٛٹھ رُدٕ پَتہٕ نہٕ کینٛہہ امہِ پَتہٕ چھُ ییٚلہِ یہِ ژوٗنٛٹھ ووٚت پَتہٕ ہسا چھُ یہِ ژوٗنٛٹھ پیٚوان پیک کَرُن ژوٗنٛٹھ والُن ژوٗنٛٹھ پیک کَرُن اَصٕل پٲٹھۍ تہٕ پیٚوان مٔنٛڈِیَن سوزُن تَمہِ سۭتۍ چھُ اَسہِ اِنکَم جَنریٹ گژھان امہِ پَتہٕ چھِ کٲم کران ییٚلہِ یِم ژوٗنٛٹھۍ والو کُلو پؠٹھ مۄکلیٚو یہِ بار اَمہِ پتہٕ چھُ پیٚوان پرارُن کینٛژس ٹایمَس یوٚتانۍ پَن یہِ زردِ تھوڑا ییٚلہِ یہِ ہرُد سیٖزن چھُ واتان اَمہِ پتہٕ چھُ پیٚوان اَتھ کُلِس کٹٲے کَرٕنۍ وۄنۍ زَن تَمہِ باوجوٗد کُنہِ ساتہٕ چھُ پیٚوان شیٖن برونٛٹھ اِس لیے چھُ پیٚوان پَتہٕ راتھ کیُت یا دۄہلہِ تہِ یِمَن کُلؠن دٕنَن دِنۍ یہِ شیٖن پَتھر والُن اَمہِ پَتہٕ چھِ کَٹٲے پیٚوان کَرٕنۍ یِمن کُلؠن یِم یِم ایٚکٕسٹرا لنٛجہِ چھِ آسان تِم چھِ پیٚوان نؠبر کَڑنہِ تہٕ اَمہِ پَتہٕ ہَسا چھُ اَسہِ بیٛاکھ اکھ کراپ یَتھ تِلہٕ گۄگُل وَنان چھِ سُہ چھِ أسۍ وَوان أتھۍ وَندٕ سیٖزنَس منٛز اَتھ تِلہٕ گۄگلَس چھِ یِم پرٛکاشنہٕ پیٚوان نِنۍ روٗد گژھِ نہٕ آب گژھِ نہٕ زیادٕ اَتھ فیٖلڈَس منٛز سَمُن کینٛہہ اَتھ پیٚوان کھاد کَرٕنۍ کھاد چھَکٕنۍ اَمہِ سۭتۍ چھُ یہِ گرٛوتھ کران پَتہٕ چھُ یہِ یتھ میے یَس منٛز یِوان لوننہٕ یہِ تِلہٕ گۄگُل تہٕ اَمہِ سۭتۍ ہَسا چھُ اَسہِ تیٖل میلان